اسلامُ علیکُم اکہِ سات دِژ مےٚ سکوٗل پٮ۪ٹھ سرَن کٲم تٔمۍ دوٚپ مےٚ پریل پٮ۪ٹھ دوپُن یِمَن شُرٮ۪ن وٕچھ یِم چھا اصٕل پٲٹھۍ لاینہِ منٛز بیہوان یِنہٕ کانٛہہ شُر اُکُن یِکُن پھیرِ بیٚیہِ وٕچھزِ یِمَن یوٗنِفارم چھا یِمَن صاف نم چھِکھا تُلِتھ مس چھُکھا صاف پٲٹھۍ أہٕنز صفٲیی وٕچھزِ وارٕ مٚے ٲس تتھ منٛز فرینڈ سۄ ٲس نہٕ صاف پٲٹھ ٲمٕژ کِہیٖنۍ مٚے دوٚپ سرَس مےٚ دوپُس ہُہ یِہ چھ ٲمژ صاف پٲٹھۍ ییٚلہِ سرَس لٔج پے تٔمۍ دوٚپ مےٚ ژے کیاہ چھتھ کٔرمٕژ اَسہِ سۭتۍ چیٹنگ بیٚیہِ سات ٲسٕس بہٕ گرِ ممی دوٚپ دوٚپُن بَتہٕ رٔنۍزِ مے تھوٚو بتہٕ رایس کُکرِس منٛز لٲگِتھ یور بیٖٹھِس ٹی وی وٕچھنہِ بہٕ گٔیَس مس ٹی وی یَس کُن ییٚلہِ مِمی آے گرٕ ییٚلہِ تٔمۍ بتہٕ وٕچھ تَتھ اوس کھوٚتمُت وُژُن بیٚیہِ سات ٲس مےٚ فرینڈ تٔمۍ دوٚپ دوٚپُن مےٚ أنۍزِ ہوم ؤرک کٔرِتھ بہٕ گَس ماتامال مےٚ دوٚپ تٔمِس کِہِنۍ چھُ نہٕ پرواے بہٕ لیکھَے ژےٚ ہوم ؤرک بہٕ گٔیَس پانہٕ نژنہِ تٔمس تھوٚو مےٚ ہوم ؤرک لیکھنَے ییٚلہِ صُبحن پتہٕ سکوٗل گٔے تٔمِس دِتۍ سرَو چوب مےٚ دوٚپ تٔمِس میس کِہِنۍ چھُنہٕ پرواے یہِ انَے ژےٚ بہٕ لیٖکھِتھ بہِ دمے ژےٚ ٲمۍ خٲطرٕ واریاہ اصٕل گفٹ مےٚ دیٖزِ مٲفی بیٚیہِ سات أس ممی تٔمۍ دوٚپ مےٚ سۭتۍ یہِ مےٚ سۭتۍ یہِ ماسہِ نِش ماسہِ دوٚپ مےٚ مےٚ دوٚپُس ہُہ تٔمۍ دوٚپ دوٚپُن ییٚتہِ وچھزِ ژٕ صفٲیی آسہِ گرس کِس چھِ تَتہِ ٲس نہٕ مگر تمَن صفٲیی کِہِنۍ مےٚ دوٚپ ممی ٲکھِتھ مےٚ دوٚپُس أمَن چھِ واریاہ صفٲیی مگر تمَن ٲس نہٕ صفٲیی کِہِنۍ بیٚیہِ سات اوس مام